فایِو ڈیٹس یِم مےٚ یاد چھِ انڈیا گوٚو ناینٹی فوٹی فایوَس مَنٛز آزاد فٔسٹ ورلڈٕ وار گوٚو ناینٹیٖن فورٹیٖن میون برتھ ڈے چھُ ایٹتھٕ جُلاے ٹوٗ تھاوزنڈ فور میٲنِس انکَلَس گوٚو خاندَر ٹوٗ تھاوزَنڈ سٕکسٹیٖنَس مَنٛز تہٕ یس بیٚیہِ چھُ میٲنِس بٲیِس چھُ برتھ ڈے سُہ چھُ فور اگست ٹوٗ تھاوزنڈٕ ٹوٗ